ییٚلہِ ہَسا بہٕ راک کلایمبِنٛگ کٔر اَکہِ ساتہٕ پٔتمہِ ؤریہِ ہَسا زٕساس اَکوُہَس مَنٛز اَسہ ہسا ٲسۍ سُکوٗلَس سۭتۍ اَسہِ ہسا دۄپُکھ تُہۍ نِمو أسۍ چَکرَس تۄہہِ چھو کَرٕنۍ راک کلایمبِنٛگ أسۍ ہَسا نیوٗکھ پَنُن کَلاس فُل أسۍ ہسا گے سونامرگ تَتہ ہسا کٔر اَسہِ راک کلایمبِنٛگ یۄس ہسا راک کلایمب ٲسۍ سۄ ٲسۍ اکھ خَطرناک گیم آسان مَطلَب کھۄژان ہَسا ٲسۍ ییٚلہِ ہَسا أسۍ راک کلایمبِنٛگ کٔر اَسہِ ہسا نی اِکوِپمنٹ سۭتۍ جاکیٹ ہیٚلمِٹ ہَسا باقی باقی چیٖز ہَسا رَز ہَسا بوٗٹھ ہَسا ٲسۍ لٲگِتھ بییٚہِ ہَسا ٲسۍ بیگ تہِ سۭتۍ ییٚلہِ ہَسا أسۍ راک کلایمبِنٛگ کَرنٲوٕکھ أسۍ ہَسا کھوٗژۍ زَبَردَست مَگَر مَزٕ تہِ ہَسا اوس تَتھ اَصل راک کلایمبِنٛگ ہَسا چھِ اکھ اَصل چیٖز مَگَر اتھ حظ چھُ مَگَر کھوژُن تہِ پیٚوان واریاہ اگر سہَ نَفَر گو بۄن یا کینٛہہ اتھ سہَ چھُ پیٚوان دٮ۪ماغ کَرُن فُل یوٗز مےٚ ہَسا ہیٚوچھ تَتہِ زِندَگی مَنٛز چھُ کانٛہہ تہِ چیٖز مُشکِل کِہِنۍ اَگَر ہَسا اَسہِ کینٛہہ آسہِ کَرُن اَسہِ آسہِ نیرُن تہٕ سُہ کَرُن کھوژُن نَسا چھُنہٕ کِہِنۍ آ ڈَر ہَسا چھُ تھوڑا روزان مَطلَب کَم زیادٕ تہٕ مَگَر اگر کَرُن چھُ کینٛہہ زِندَگی مَنٛز تیٚلہِ ہَسا چھُ نیرُن اَسہِ ہسا آو مَزٕ زَبردَست سُکوٗلَس سۭتۍ ییٚلہِ ہَسہِ أسۍ کھوژان ٲسۍ مَگَر بہٕ ہسا اوسُس دَپان بہٕ ہیٚکہٕ توتہِ کٔرِتھ بہٕ ہَسا کھوٚتُس پَتہٕ ٹاپَس تام بہٕ ہَسا آس پھٔسٹ أسۍ ہَسا ٲسۍ سُکوٗلَس مَنٛز واریاہ تَتھ مَنٛز ہَسا آس بہٕ پھٔسٹ پَتہٕ ہَسا دیُتُکھ مےٚ ایٚواڈ مےٚ ہَسا دیُتُکھ سُکوٗل مَنٛز ایٚواڈ فٔسٹ پُزشَن یہِ اننہِ خٲطرٕ اکھ ہَسا دیتُکھ کَپ بییٚہِ ہَسا دِتِکھ پانٛژھ ساس رۄپیہِ تہٕ بہٕ ہَسا کھوٚتُس نہٕ کِہِنۍ مےٚ ہَسا اوس ڈَر لَگان تھوڑا مَگَر بہٕ اوسُس دَپان تزیتہِ بہٕ ہیٚکہٕ کٔرِتھ بٔیہِ ہیٚکہٕ زیٖنِتھ بہٕ ہَسا کوٚر پَتہٕ اَصل پَتہٕ ہَسا آس بہٕ فسٹ پُزشَن سُکوٗلَس مَنٛز بییٚہِ ہَسا دِتہ مےٚ پانٛژھ ساس رۄپیہِ انعام یہِ ہَسا چھُ اکھ اَصل چیٖز اَگَر اِنسانَس کینٛہہ چھُ کَرُن أمِس چھُ گَرٕ نیرُن تہٕ کَرُن یہِ چیٖز کھۄژُن وۄژُن نہٕ کینٛہہ آ ڈَر چھُ تھوڑا لَگان مَطلَب مَگَر اَگَر کینٛہہ چھُ کَرُن تیٚلہِ چھُ نیرُن